یُس یہِ سون یہِ اِنٛڈیا یہِ مٕلک چھِ اَتھ مَنٛز چھِ واریاہ قٕسمہٕ ہُک یِم ناچ نَژنہٕ یِوان ڈانٕس یِوان کَرنہٕ گٮ۪ونہٕ یِوان واریاہ قٕسمٕکۍ یہِ چھُنہٕ اَزَے یوت یِم کیٚنٛہہ یہِ چھِ واریاہ برٛونٛہمہِ زَمانہٕ پٮ۪ٹھ یِوان یِم نَژنہٕ ٲسۍمٕتۍ یِوان یا کانٛہہ خاص ناوا اوس سُہ سُہ چھُ واریاہ برٛونٛہہ پٮ۪ٹھ کالہِ پٮ۪ٹھَے اوسمُت یِوان کَرنہٕ مَثلاً کہِ تَتھ منٛز چھِ واریاہ یِمہٕ رِیاستَن مَنٛز چھِ یِوان پَنٕنۍ پَنٕنۍ نَژنہٕ نہٕ تِم چھِ گٮ۪وان تَتھ پٮ۪ٹھ مِثال کے طور پَر بھارتنَتیَم چھُ گوٚو سُہ چھُ واریاہ پرٛون سُہ اَکھ رِوایتَہ یُس برٛونٛہہ کالہِ پٮ۪ٹھٕے چھِ اوسمُت یِوان نَژنہٕ گوٚو بیٛاکھ چھُ کَتھَک گوٚو یُس یہِ چھِ یِوان نارتھ سایڈٕ گوٚو یہِ چھِنہٕ یِوان ییٚمہِ سایڈٕ گٮ۪ونہٕ کیٚنٛہہ گوٚو یہِ چھِ نارٕتھ اِنٛڈیاہَس منٛز یِوان گٮ۪ونہٕ اَمہِ عَلاوٕ چھِ مٔنی پوری ڈانٕس چھُ مٔنی پوٗری رَکٕس چھُ یا أسۍ وَنو مٔنی پوٗری گانا چھُ گٮ۪وُن چھُ گوٚو یِم چھِ واریاہَن سِٹیٹَن منٛز یِوان یِمہٕ یِمہٕ گٮ۪ونہٕ گوٚو اَمہِ عَلاوٕ یِم وۄنۍ مَشہوٗر یِم گٮ۪وَن وٲلۍ چھِ یِم یِم گٮ۪وان چھِ گوٚو تِمَن مَنٛز چھِ گۄڈٕنٮ۪تھٕے بِرجوٗ مہاراجا چھُ بیٚیہِ چھُ رُکمَنی دیوی چھےٚ بیٚیہِ چھِ کیٛاہ چھِ أمِس ناو شیٖما کِرمانی چھےٚ گوٚو یِم چھِ واریاہ یِمہٕ ڈانٕس چھِ کَران یِم گٮ۪وان چھےٚ یِم بَڑٮ۪ن بَڑٮ۪ن محفلَن مَنٛز گٮ۪وان چھِ اَمہِ عَلاوٕ تہِ چھُ پدمٔنی چھُ گوٚو یِم چھِ واریاہَس پَنٛنٮ۪ن رِیاستَن مَنٛز گٮ۪وان گوٚو یُس یہِ اوٚتام تہِ ووٚن مےٚ یُس یہِ کَتھَک چھُ یا بھارتنَتیَم چھِ گوٚو یِم چھِ واریاہ پرٛانہِ زَمانہٕ پٮ۪ٹھٕے ٲسۍمٕتۍ یِوان یِم گٮ۪ونہٕ پَتہٕ اوسمُت تِمَن پٮ۪ٹھ نَژنہٕ یِوان گوٚو تَتھ پٮ۪ٹھ ٲسۍ بٔڑۍ بٔڑۍ تہوار ٲسۍ یِوان مَناونہٕ تہٕ تٕمنٕے پٮ۪ٹھ ٲسۍ یِمہٕ گٮ۪ونہٕ یِوان